اَسَلامُ علیکُم وعلیکُم سَلام اَہَن حظ آ ٹھیٖک چھُو حظ گَرٕ بار چھِ حظ ٹھیٖک اہن حظ تُہۍ چھُو حظ أربَن کیب پٮ۪ٹھ چھِو حظ تُہۍ اہن حظ مےٚ حظ کَرے کیب اَکھ بُک سُہ آے نہٕ ؤنِس تانۍ کِہیٖنۍ حظ مےٚ گوٚو واریاہ لیٹ یور اَہن حظ نہ نہ نہ مےٚ چھِ أرجَنٹ حظ چھِ مےٚ تھوڑا مےٚ چھِ مَجبوٗری حظ تُہۍ کٔرِو حظ یہِ کیب کٔرِو حظ تُہۍ یہِ کٮ۪نسَلٕے اَہن حظ آ یورٕ حظ چھِ مَجبوٗری أمِس کَرے مےٚ فون تہٕ یہِ چھِ واریاہ لیٹ یہِ آیہِ نہٕ وٕنۍ کینٛہہ حظ مےٚ چھِ أرجَنٹ ییٚتہِ نیرُن حظ اَہن حظ آ تُہۍ کٔرِو نہٕ حظ یہِ کیب کٔرِو نہٕ حظ تُہۍ کٮ۪نسَلٕے شُکریہ کیٚنٛہہ نہٕ حظ چھُنہٕ کیٚنٛہہ نہٕ حظ چھُنہٕ اَسلامُ علیکُم